جانوَرَن مُتعلِق چھُ گٲو چھِ أسۍ رَچھان یِم چھِ اَسہِ واریاہ فٲیدٕ دِوان گٲوٕ گٲو چھِ أسۍ یِمَن چھِ أسۍ دۄد ہیٚوان پَتہٕ چھِ مارکٹَس مَنٛز کٕنان فٲدٕ چھُ یِوان یُہُنٛد یِمَن چھُ پیٚوان اَسہِ خاص خَیال تھاوُن پرٮ۪تھ رَنٛگہٕ کھیٚنَس کھیٚنُک چٮ۪نُک صاف صَفٲیی گَژھِ یِمَن روزٕنۍ تہٕ بیٚمار گَژھِ نہٕ گَژھُن اَتھ مَنٛز چھُ پیٚوان یِمَن احتِیاط کَرُن دَوا چھُ پیٚوان وَقتَس پیٚٹھ دیُن ڈوزِنٛگ چھِ پیٚوان وَقتَس مَنٛز کَرٕن

مُختلِف جانوَرَن ہٕنٛدۍ جانوَر چھِ أسۍ رَچھان کۄکَر چھِ رَچھان تیٖر چھِ رَچھان ژھاوٕلۍ چھِ رَچھان یَتھ مَنٛز زَن زیاد پَہَم یِمَن چھُ پیٚوان احتِیاط کَرُن ژھاولیٚن تیٖرَن یِمَن چھُ زیاد پَہم احتِیاط پیٚوان کَرُن کیازٕ یہِ چھُ ٲویل مال آسان

یِمَن سۭتۍ چھُ اَسہِ پیٚوان اکھ ڈاکٹَر صٲب تہِ تھاوُن یُس زَن کَنٹیٚکٹَس مَنٛز گَژھِ روزُن یُس زَن نَزدیٖکِک آسہِ نَزدیٖکُک ڈاکٹَر پیٚوان تھاوُن اَسہِ چھُ ییٚتیٚتھ اکھ گورمنٹَن تھوومُت اکھ یُنورسٹی چھِ اَسہِ شُہامہ سُکاسٹ یُنورسٹی توٚتَتھ چھِ ہیٚکان أسۍ گٔژھِتھ تَتہِ پیٹھٕ چھِ أسۍ ڈاکٹَر ہیٚکان أنِتھ یِم زَن سٲنۍ خدمَتھ چھِ کَران اَصل پٲٹھۍ کانٛہہ پرابلِم چھَنہٕ گَژھان اور گٲوَن مَنٛز چھُ بَڈٕ فٲیدِ یِوان دۄد چھِ دِوان دۄد چھِ ہیٚکان مارکیٹَس مَنٛز کٕنِتھ بَچہ چھِ دِوان سُہ چھِ ہیٚکان أسۍ پَگَہہ کٕنِتھ پَنُن روزگار چھِ ہیٚکان پَکنٲیِتھ پَنُن اَ اَیال چھِ ہیٚکان پَکنٲیِتھ اَتھ پیٚٹھ تہٕ یہِ چھُ فٲیدٕ مَنٛد اکھ چیٖز اکھ فٲیدٕ مَنٛد خاص کَر یِمَن سۭتۍ چھُ زیاد پَہَم اَسہِ لَگاو روزان اور ناو چھُنہٕ اَسہِ کٲنٛسہِ یِتھ پٲٹھۍ تھوٚومُت کینٛہہ جانوَرَس تہٕ مَگَر زیادٕ پَہَن چھُ أسۍ جانوَر رَچھان کَران کۄکَر چھِ تیٖر چھِ ژھاوٕل چھِ کھیٚن چیٚن چھِ یِمَن سبز گاسہٕ چھِ دِوان دان گاسہ چھِ دِوان پھیٖڈ چھِ دِوان کوٚش چھِ دِوان اور کیٚلشَم چھِ دِوان تَتھ سۭتۍ مٔنٛزۍ چھِ کُنہ ساتہٕ بیٚمار ویٚمار آسان تمِس چھُ پیٚوان دَوا دیُن مَکٲے چھِ دِوان یمِس ییٚمہِ ساتہٕ یہِ ضوٚرَتھ چھُ پیٚوان تمِس تمہِ ساتہٕ چھُ سُہ دِوان بَڈٕ حساب سان اتھ چھُ پیٚوان واریاہ احتِیاط تہِ کَرُن اور رٲتھ کیُتھ چھُ کُنہِ ساتہٕ کینٛہہ چھُ آسان گاو چھِ آسان بیٚمار آسہِ یا ویٚلوِنۍ چھِ آسان تمِس چھِ پیٚوان رات کیُتھ نَظَر دِن تمِس چھِ حفاظَت پیٚوان تھاوٕنۍ اور بَچہ چھُ زیٚوان تمِس چھُ پیٚوان وقتہٕ وَقتہٕ دۄد دیُن ٹایمہٕ ٹایمہٕ دۄد دیُن زیاد دۄد گَژھِ نہٕ تمِس گَژھُن تَتھ مَنٛز چھِ مُشکِلات گَژھان تمِس چھِ پیٚوان حفاظَت کَرٕنۍ تاکہِ سُہ چھُ گروتھ کَران صفٲیی پیٚوان تھاوٕنۍ اور پَگَہہ چھِ أسۍ ہیٚکان سُہ مارکیٹَس مَنٛز کٕنِتھ اور تمس چھُ اَسہِ پَنُن پونٛسہِ ٹونٛک یِوان